کیٚنٛہہ تنظیٖم چھِ مےٚ وٕچھمژ کشمیٖر یونیورسٹی منٛز سوشَل ؤرٕک ڈِپاٹمٮ۪نٛٹ تھرٛوٗ چھِ مےٚ وٕچھمٕژ یِم ہسا نَہ کوٗشِش چھِ کران تِمن وُمٮ۪نَن نِش تِمَن زَنٮ۪ن نِش واتنٕچ یِم تِمَن اٮ۪جُکیٹ کَرنٕچ کوٗشِش کَران چھِ تِم چھِ گامچٮ۪ن زَنٮ۪ن واریاہ ہٮ۪لٕپ یژھان کَرنہِ مطلب سِکِل ڈٮ۪ولَپ کَرُن ییٚمہِ سۭتۍ تِم خۄد مۄختار بَنان تِم گژھن نہٕ کٲنٛسہِ پٮ۪ٹھ دَرمٕدار روزٕنۍ کِہیٖنۍ تہٕ تِم چھِ تِمَن اَکھ روزگار دِنٕچ کوٗشِش کَران یَتھ منٛز تِم واریاہ چیٖز چھِ تِمَن ہیٚچھناوان